بہٕ چھُس کران جے اینڈ کے ڈِپارٹمینٹَس منٛز کٲم پٔتمیو کیٚنہہ ژھو ؤریو پٮ۪ٹھ بَدلیو واریاہ کیٚنٛہہ ماحول ساروی کھۄتہٕ بوٚڑ ماحول اوٚکسیٖجن مِشیٖنہِ ییٚلہِ آیہِ پیشَنٹ چھُنہٕ اَسہِ پیوان ریفر کرُن ضوٚرتھ کیٚنٛہہ اَسہِ چھُ اوٚکسیٖجن مِلان بِلکُل تَتہِ مۄیصر سُہ آسہِ نٔو ٹیکنالجی أسۍ چھِ اوٚکسیٖجن ہٮ۪کان أتی پیشنٹس دِتھ تہٕ پیشَنٹ ہٮ۪کان چھُ ٹھیٖک گٔژھِتھ اَمہِ علاوٕ آیہِ شُگر ٹیسٹٕس شُگر ٹیسٹ آ ریٚنڈم ٹیٚسٹہٕ أتی کران اَصٕل پٲٹھۍ یُس زن اَسہِ تہِ کانہہ ڈایبٕٹیٖز پیشنٹ چھُ تٔمِس چھنہٕ کانہہ تہِ پَریشٲنی آسان امہِ علاوِ اَسہِ آے ڈیٹ اِز آٹومیٹِکٕس آے بہتریٖن پٲٹھۍ آٹومیٹِک پٲٹھۍ اِستعمال کران چِیر آیہِ پیشَنٹٕس چِیر آیہِ واریاہ کیٚنہہ سِٹریچَرٕز آیہِ واریاہ چھِ تِم چیٖز اَسہِ یِم زَن اَسہِ نٔے پروجکٹٕس آیہِ اَسہِ آیہِ واریاہ آرام پرٲنۍ بیلٹٕس آیہِ واریاہ بیڈ آیہِ نٔے عام طور پیڈ آیہِ نٔے أسۍ چھِ آرام سان کَڑان نیبر اَسہِ چھُنہٕ ریفر گژھنس منٛز تہِ نہٕ کانہہ تہِ ڈِفکَلٹی یِوان نیہِ نیہِ اَمہِ منٛز آیہِ اَسہِ اَمہِ منٛز آیہِ اَمہِ منٛز اَسہِ بہتری موٗجوٗب پیشنٹ گٔلکوٗز ہٮ۪کان چھِ لٲگِتھ اَتھ منٛز کانہہ ڈِفکَلٹی چھنہٕ اَسہِ یِوان اَسہِ پیٚیہِ واریاہ پیشر مِشیٖن آیہِ آٹومیٹکٔلی آو تَمہِ طریٖقہٕ کہِ یہِ چھُ ہٮ۪کان پیشنٹَس گٔلکوز لٔگِتھ آرام سان واریاہ چینجِز آیہِ اَسہِ آو تھرمامیٖٹر یُس اَسہِ آٹومیٹِک آو تھرمومیٖٹر سُہ چھِ أسۍ باضٲبطہٕ اِستعمال کران تھرمومیٖٹر ڈِجٹل وغٲر آو اَسہِ آٹومیٹِک آو اَسہِ تٔھرمومیٖٹر سُہ تہِ چھُ اَسہِ واریاہ اَصٕل ویٹ میشیٖنٕز آیہِ آٹومیٹِک پیشنٹس خٲطرٕ آو واریاہ واریاہ نٔے سَمانہٕ یپس زَن اَسہِ واریاہ پانژن ؤریو پٮ۪ٹھ واریاہ واریاہ چینج آیہِ خٔصوٗصی آیہِ اکھ مِشیٖن یُس زَن کٔشیرِس خٲطرٕ بَڑٕ واریاہ چیٖز اَسہِ ٲسۍ گژھان اِنٹسٹایِل اِنفیکشن وِزِن بَڑٕ پرابلِم گژھان ییٚلہِ أسۍ ہٮ۪کان ٲسۍ نہٕ رُکٲوِتھ یا چیسٹ خٲطرٕ ٲسۍ اَسہِ پیشنٹ واریاہ واریاہ پَتھ گژھان اَسہِ اوس پیوان ڈِسٹرک ہٮسپتال ریفر کَرُن اَسہِ دِژٕ گورمینٹَن تِم فیسَلٹی یِم زَن اَسہِ یِم یِم زَن اَسہِ باضٲبطہٕ تٔتی چھِ آکسجن مِشیٖنہٕ بیٚیہِ آیہِ پَلَس میٖٹر دِنہٕ پَلس میٖٹر أسۍ چھِ پَلَس أتی کران چینج پریشر کوٗتاہ آسہِ أسۍ تہِ چھِ پَلٔس کران چینج مَگر عام طور یُس اَسہِ نوٚو فیسَلٹیٖز آیہِ اَمہِ سۭتۍ چھِ أسۍ ایٹی فایو پٔرسَنٹ پیشَنٹَس کران أتی مَسلہٕ حل اَمہِ سۭتۍ چھُ واریاہ ٹھیٖک گژھان اِنٹسٹایِن اِنفیکشن اَگر آسہِ اسہِ پیٚیہِ گُلکوز لاگُن چیٖز حظ میلے گٔلکوز نہ حظ چھُنہٕ کانہہ ڈِفکَلٹی چیسٹ تَمہِ وِزِ حظ گژھِ خراب اَسہِ اوٚکسیٖجنٕچ کٔمی گژھِ اَسہِ چھُ اَتھ دٔستی آکسجن سِسٹم أتی یُس اَسہِ آکسیٖجن دِوان چھُ یا بہہ مِشیٖنہٕ آیہِ اَسہِ تِم یہِ چھُ پیشنٹَس سۭتۍ ہٮ۪کان دِتھ سُہ بہہ مشیٖن سُہ چھُ گرِ کران پَتہٕ اِستعمال تہٕ واریاہ واریاہ فیسلٹیٖز آیہِ یہِ سا پیشنٹہٕ ٹھیٖک گژھنہٕ خٲطرٕ